میٲنِس گامَس منٛز میانہِ سٹی منٛز چھِ اکھ جاے میٲنِس ہوم ٹوُنَس منٛز چھےٚ اکھ سۄ جاے یۄس مےٚ واریاہ زیادٕ پسنٛد چھِ تَتھ چھِ وَنان أسۍ دریا جہلم سۄ چھےٚ مےٚ واریاہ زیادٕ پسنٛد یَتھ پَنٕنِس ہوم ٹونَس منٛز تَکیٚازِ تَتہِ چھ أسۍ چھِ گژھان تور واریاہ زیادٕ چھِ میٲنۍ دوس تہِ یِوان أسۍ چھِ گژھان تور تَتہِ چھِ أسۍ سران کران تہٕ سُہ چھ زَبردست خوبصوٗرَت تور ییٚمہِ سۭتۍ بہٕ تَتھ واریاہ پسنٛد چھس بہٕ کران تَمہِ خوٗبصوٗرتی سۭتۍ تَمِچ یۄس ڈیٚپتھ چھےٚ سۄ چھِ سَتھ میٖٹر تَل کُنتھ تَتھ منٛز چھِ دُنہیٖکی یِوان تور سران کرنہِ تِم تَتیُک تَماشہٕ وُچھنہِ دُنہیٖکی شُر آسان تَتھ سۭتۍ مےٚ تہِ چھ سُہ واریاہ پسنٛد بہٕ تہِ چھس گژھان تور مےٚ چُھ واریاہ زیادٕ پسنٛد تور چھس بہٕ گژھان تَتہِ چھِ سُہ چھ اکھ آر تَتہِ چھِ ژۄپٲرۍ کَنہِ کَنہِ سۭتۍ ؤلِتھ ژۄپٲرۍ پٮ۪ٹھ چھ تَتھ اکھ کٔدل سُہ چھُ لگ بگ زٕتووُہ میٖٹر تہٕ کٔدل تٔتھۍ تَل چھِ سُہ نٔدی ونان تہٕ تٔتھۍ تَل چھ دریاب دریاے جہلِم چھِ أسۍ وَنان یہِ چھِ واریاہ زیادٕ خوٗبصوٗرت تہٕ بیٚیہِ چھِ تَتہِ تَتہِ چھُ نہٕ کھوژُان ووژُان اَسہِ کیٚنٛہہ تَتہِ چھ صِرف اَسہِ مطلب محوٗس کران أسۍ مطلب خوشی ہُنٛد خوشی ہُنٛد جاے کُنہِ ساتہٕ پریٚشٲنی آسان یا کیٚنٛہہ أسۍ چھِ گژھان تُکنتھٕے بیہوان تَتہِ نَس تتہِ ہسا بَنے سٲنۍ پسنٛدیٖدہ جاے